مےٚ حظ چھِ یوٗٹیوٗبَس پٮ۪ٹھ چَنل اَکھ سبسکرٛایب کٔرمٕژ تَتھ حظ چھُ ناو کَشمیٖری وازوان یہِ چَنَل حظ چھِ واریاہ ریسِپی اسہِ ہیٚچھناوان بَناوُن تہٕ اَتھ پٮ۪ٹھ حظ چھِ مےٚ اَکھ ریسِپی ہیٚچھمٕژ بَناوٕنۍ تَتھ منٛز حظ اوٚن تِمو رازمہ دال کِتھ پٲٹھۍ بَناوو أسۍ تہٕ اَمہِ پتہٕ حظ وُچھ مےٚ یہِ رازمہ دال اتھ پٮ۪ٹھ بنٲوِتھ حظ بنٲو مےٚ پتہٕ یہِ پننہِ گھرِ تہِ حظ تہٕ بہٕ گوٚوُس واریاہ امہِ سۭتۍ اِنسپایر تہٕ بیٚیہِ حظ تٔج مےٚ پتہٕ یہِ